کُپوارہ حظ چھِ واریاہ اسہِ یِم ہوسپِٹَل حظ چھِ ییٚتہِ کُپوارہَس منٛز یِمن زَن گورمینٛٹ چھُ چَلاوان یا یِم زَن گورمینٛٹَن ییٚتہِ ترٛٲمٕتۍ چھِ اَتھ منٛز حظ چھِ یِوان اَسہِ ہوسپِٹَل اَکھ یُس وۄنۍ چھُنہٕ حظ ڈِسٹِرٛک ہوسپِٹل کُپوارہ چھُ یِوان سُہ چھُ ییٚتہِ پٮ۪ٹھ اسہِ کَمٕے لگ بگ پانٛژھ سَتھ کِلومیٖٹَر اسہِ دوٗر ییٚتہِ پٮ۪ٹھ تہٕ بییہِ حظ چھُ أسۍ وَنو ہوسپِٹَل دُرۄغمَلہ چھُ اَکھ ہوسپِٹَل اسہِ تَتہِ چھُ مَگر سُہ پریمری ہیلتھ سینٛٹَر چھُ سُہ یِوان دُرۄغملہ امہِ پتہٕ چھُ یِوان بیاکھ حظ اسہِ سَب ڈِسٹِرک ہوسپِٹَل یُس حظ چھُ یِوان سُہ چھُ یِوان ہَنٛدواراہس منٛز اسہِ یِوان تہٕ اور تہِ چھِ خلق واریاہ زیادٕ گَژھان لُکھ حظ چھِ واریاہ گَژھان اوور دُرۄغملہ چھِ گَژھان یوت ہَنٛدوارا اورٕ چھُ زیادٕ خلق گَژھان یہِ چھُ اَتِنَس سَب ڈِسٹِرک تہٕ تَوسب اَتھ چھِ واریاہ پوپلیشن چھِ أنٛدۍ أنٛدۍ تہٕ تَوسب چھِ تِم اور ہیکان گٔژھِتھ باقٕے ڈِسٹِرک ہوسپِٹَل چھِ اسہِ کُپواراہس منٛز اوٚت حظ چھِ واریاہ زیادٕ لُکھ یِوان تَوسب چھِ اَتہِ گَژھان بیٖر واریاہ زیادٕ لُکھ چھِ تِکیازِ لُکھ چھِ زیادٕ یِوان تہٕ ڈاکٹَر چھِنہٕ تیٖتۍ آسان اَتہِ کِہیٖنۍ تہِ یِتھٕے کٔنۍ چھِ بیٚیہِ تہِ کینٛہہ یِم ہوسپِٹَل یَتھ منٛز چھِ یِوان کَلاما باد ہوسپِٹَل یُس زَن چھُ سُہ تہِ چھُ اَصٕل ہَسپتال یِوان ماننہٕ تہٕ تَتہِ حظ چھِ ڈاکٹَر ٹھیٖک آسان بیٚیہِ حظ چھِ آووٗرا پیش یہِ آووٗرا چھُ سُہ تہِ حظ چھُ ٹھیٖک ٹھاکھ ڈاکٹَر تہٕ اسہِ وٕنکٮ۪ن یِم زَن زیادٕ لُکھ چھِ یِم زَن کُپوارِ ٹاونٕکۍ لُکھ چھِ تِم حظ چھِ زیادٕ گَژھان ڈِسٹِرک ہوسپِٹَل اَتہِ حظ چھِ یِم ہیلتھ سینٛٹَر باقیٕے لۄکٕٹۍ لۄکٕٹۍ توت تہِ حظ چھِ گَژھان یِم پریویٹ ہوسپِٹَل چھِ توت تہِ حظ چھِ گَژھان لُکھ مگر زیادٕ حظ چھِ گَژھان کُپوارہ یُس زَن ڈِسٹِرک ہوسپِٹَل کُپوارہ چھُ تہٕ اوٚت حظ چھِ گَژھان زیادٕے پَہَنۍ یِم زَن ہَنٛدوارِ سایِڈٕکۍ چھِ تِم حظ چھِ گَژھان زیادٕ سَب ڈِسٹِرک ہُنٛدوارا یُس چھُ ہَنٛدوارا ہوسپِٹَل یُس چھُ تِم چھِ گَژھان توٚت تہِ باقٕے یِم زَن پی ایچ سی چھِ تھوڑا گامَن منٛز دوٗر دوٗر گامَن منٛز چھِ کُنہِ کُنہِ جاے پی ایچ سی یَتھ منٛز زَن آووٗرا پی ایچ سی آووٗرا چھُ یِوان یا پی ایچ سی کَلاماباد چھُ یِوان یِتھٕے پٲٹھی حظ دُرٛۄغملہ پی ایچ سی چھُ یِوان تہٕ أمہٕ یِم زَن اور لُکھ چھِ روزان تِم چھِ اَپٲری مَطلب تِمن چھُ یُن نَزدیٖک گَژھان تِم چھِ اور گَژھان تہٕ یِم زَن کُپوارہ ٹاونٕکۍ چھِ تِم حظ چھِ گَژھان زیادٕ ڈِسٹِرک ہوسپِٹَل کُپوارہ